آب چھِ واریاہ ضٔروٗرت آب چھُ گَرَس منٛز گژھِ آسُن مگر اَسہِ چھِ پٮ۪وان سُلے وۄتھُن اَسہِ چھُنہٕ آسان آب مَنٛزٕ کِہیٖنۍ مَنٛزٕ چھُ یِوان پَتہٕ چھَس بہٕ وۄتھان سُلے سُلے چھَس بہٕ یِم بَچہٕ سکوٗل وکول کَڑان تہٕ لاگان پَتہٕ کٲم کَرٕنۍ چھِ آبہٕ آب ضٔروٗری پٮ۪وان بانہٕ چھَلٕنۍ پھَش دیُن تٕژھ پٮ۪وان کَرٕنۍ پَتہٕ چھِ آسان پَلو تہِ ترٛاوٕنۍ اَتٮ۪ن چھَلٕنۍ پَلو وَلو تِمَن چھِ چھۄکَس لَگان آب واریاہ پَتہٕ چھِ تٕژھ پٮ۪وان پاتھ پٮ۪وان چھَلُن تہٕ آب چھُ ضٔروٗری زیادٕ بیٚیہِ چھِ یِم بانہٕ وانہٕ یِمَن چھِنہٕ وۄتھان سَہل سَہل کِہیٖنۍ یِمَن چھُ مازٕ سۭتۍ آسان گوٚمُت ماچھُر لوٚگمُت تہٕ یِمَن چھِ آسان پَتہٕ لَگان واریاہ آب تہٕ منٛزٕ چھُنہٕ آب تہِ آسان کِہیٖنۍ تہِ چھِ پَتہٕ گژھان پرٛا منٛزٕ چھُ یِوان تہٕ پَتہٕ چھِ آبہٕ ٹٮ۪نٛکی مۄکلان ؤلۍ ؤلۍ اَتھ چھِنہٕ تَران سَمجھی یہِ کَپٲرۍ مۄکلے چھِ أسۍ کھالان بیٚیہِ پَتہٕ آب دۄہَس چھِ بَران ترٛیٚیہِ ژورِ لَٹہِ آب بیٚیہِ چھُ پاتھَس واتھَس تہِ چھُ لَگان بیٚیہِ چھِ آسان یِم کِچنَس منٛز پٮ۪وان خَیال اَتھ کَرو صفٲیی اَتھ چھِ آسان گوٚمُت کُنُے گَرٕد وَرٕد چھِ آسان چھُ آب تَمہِ ساتہٕ تہِ لَگان ضوٚرَتھ آب چھُ ضٔروٗری مگر منٛزٕ چھُنہٕ یہِ آب آسان کِہیٖنۍ نہٕ تٕژھ وٕژھ چھِ آسان کَرٕنۍ یِمَن وَرَنٛڈاہَن چھِ آسان گَرٕد یِمَن چھِ آسان تٕژھ دِنۍ کانٛہہ واش روٗم چھِ آسان چھَلُن تَتھ چھِ آب گَژھان زیادٕ خَرچ واریاہ خَرچ چھِ گَژھان واش روٗمَس بیٚیہِ چھِ یِم پٮ۪وان اورٕ یورٕ یِم سٲری یِم بانہٕ وانہٕ چھَلٕنۍ بیٚیہِ چھِ آسان وا پانَس کَرُن تھوڑ یہِ آسان چھَلُن پانَس شُرٮ۪ن وُرٮ۪ن آسان سرٛان کَرُن یِمَن تہِ چھُ آب لَگان ضٔروٗری

کُلۍ وُلۍ چھِ یِمَن چھِ لَگان باغَس چھِ پٮ۪وان آب دیُن تَتھ چھِ زیادٕ گژھان آب پَتہٕ چھِ أسۍ تَتھ تہِ لاگان دیُن یِمَن پوشن ووشَن چھِ آسان آب گَملہٕ چھِ آسان یِمَن وَرَنٛڈاہَن پٮ۪ٹھ تِمَن چھُ آب آب چھُ ضٔروٗری مگر منٛزٕ چھُ یہِ آب گَژھان چھِ پرٛابلِم گَژھان تہٕ مگر پَتہٕ چھِ یِوان پَتہٕ چھِ أسۍ کھالان زٕ ژور ٹٮ۪نٛکی چھِ آسان بٔرِتھ تِمَن چھُنہٕ کِہیٖنۍ لگان زیادٕ چھِ باغَس گژھان آب اَتھ چھِ گَژھان واریاہ آب گَژھان بیٚیہِ یِمَن گَملَن تہِ یِم چھِ آسان خۄشِک گٔمِتۍ پَتہٕ چھِ یِمَن تہِ پٮ۪وان دیُن مَکانَس چھِ آسان نیٚبرٕۍ کِنۍ گَرد کھٔژمٕژ اَتھ چھِ چھَکان تہٕ بیٚیہِ چھِ آب ضٔروٗری تہٕ بیٚیہِ چھِ بانَن تہِ چھِ لَگان زیادَے آب تہٕ بیٚیہِ چھِ اَصٕل آب چھُ ضٔروٗری ضٔروٗری چھِ آب